وعلیکُم سَلام ورحمتُ اللہ تُہۍ چھِوا اَصٕل پٲٹھۍ حظ اَدٕ سا ٹھیٖک گرٕ بار خیریت اَچھا ٹھیٖک ٹھیٖک تۄہہِ کَمہِ خٲطرٕ چھُ یہِ اَچھا ٹھیٖک تۄہہِ چھا اَہَن حظ سیٖمَٹ حظ چھُ ایٚوہلیبٔل یہِ چھا کٕنہٕ خٲطرٕ چھا کِنہٕ یہِ چھُ سیرِ کامہِ خٲطرٕ کٕن چھُ دیُتمُت آلریڈی اَچھا ٹھیٖک ٹھیٖک سیٖمَٹھ چھُ ایٚویلیبٔل کھایبَر چھُ سیفکو چھُ یِتھٕے پٲٹھۍ چھُ ٹی سی اے میکٕس سیٖمَٹھ چھُ ایٚویلیبٔل یا ایچ کے سیٖمَٹھ چھُ ایٚویلیبٔل

اَصٕل سیٖمَٹھ چھُ یہِ چھُ سیٹِنٛگ پٮ۪ٹھ ڈِپٮ۪نٛڈ کران حظ یُس زَن جلدی پَہم سیٹ گژھِ تَتھ چھُ پٮ۪وان آب پَتہٕ زیادٕ دیُن حظ یُس زَن آہستہٕ آہَستہٕ گژھِ سیٹ تَتھ چھُ پٮ۪وان آب دیُن کَمٕے کمٕے یِم چھِ ٹھیٖک مَگر تَتھ چھُنہٕ پَتہٕ آب تہِ دیُن آب تہِ چھُ ضروٗری دیُن حظ ٹھیٖک بہتر چھُ تیٚلہِ ترٛٮ۪ن ہُنٛد ناو وَنہٕ بہٕ یا گوٚو کھیبَر نتہٕ گوٚو اٮ۪چ کے تہٕ نتہٕ گوٚو سیفکو آ بِلکُل یہِ چھُ آسان پنٛژاہ کِلوٗوُن بیگ پنٛژاہ کِلوٗہُن کانٛہہ تہِ سَتتھ بیگ اَدٕ کیٚنٛہہ چھُنہٕ پَرواے اَسہِ واتہِ سیٖمَٹھ گٲڑی أسۍ کرو تُہُنٛدی نِش اَن لوڈٕے ترٛاوَو تُہُنٛدی حظ ڈایریکٹ سیٖمَٹھ گٲڑۍ تیٚلہِ کَر چھُو تۅہہِ ایٚویلیبٔل یہِ کَرُن حظ چلو کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ پَرواے کٔہیٖنٛۍ کٕہٕنۍ مَسلہٕ چھُنہٕ چلو بِہِو رۄبَس حَوال اسلام علیکُم